اَسہِ چھِ ییٚتہِ واریاہ ٹرٛڈِشنَل ڈِشِز یِم أسۍ پوٗرٕ کٔشیٖرِ منٛز چھِ رَنان کٲشِرۍ پٲٹھۍ چھِ تِمَن سَتھ سِنۍ وَنان یَتھ منٛز اَسہِ یِوان چھِ تَبَکھ ماز چھِ یِوان میتھ چھےٚ یِوان کَباب چھِ یِوان رِستہٕ چھِ یِوان گۄشتاب چھِ یِوان مرژٕوانٛگَن کۄرمہٕ چھِ یِوان روغَن جوش چھِ یِوان دٔنۍ دَنہِ دٔنۍ چھےٚ یِوان دَنہِ پھوٚل چھِ یِوان اَسہِ اگر کانٛہہ تہِ فنٛگشَن چھِ ییٚتہِ آسان أسۍ چھِ یِم سِنۍ رَنان یِم سِنۍ چھِنہٕ أسۍ رَنان عام بانَن منٛز کِہیٖنۍ أسۍ چھِ یِمو خٲطرٕ ترٛام بانہٕ استعمال کَران ترٛام بانَن منٛز چھِ أسۍ یِم رَنان یِمَن سِنٮ۪ن چھِ واریاہ ٹایم لَگان رٔنِتھ چھِ پَتہٕ یِم بڑٕ میٖٹھۍ گژھان یِم چھِ کٔشیٖرِ منٛز مشہوٗر یِم اَسہِ سَتھ سِنۍ چھِ یِم چھِ وۄںۍ آز نٮ۪بَر نٮ۪برِمٮ۪ن جایَن تہِ وارایاہ پَسنٛد یِوان کَرنہٕ چاہے اَسہِ خاندَر ٲسۍ تَن چاے اَسہِ کانٛہہ تہِ فنٛگشَن آسہِ أسۍ چھِ یِم استعمال کَران اِتھ کٔنۍ چھِ ما یَکھٕنۍ چھِ أسۍ رَنان أسۍ چھِ کَران أسۍ چھِ ماز اَنان سُہ چھِ دگان گۄڈٕ اَصٕل پٲٹھۍ چھِ دگان تَتھ چھِ مصالہٕ بَناوان مَصال وَصال چھِ رَلاوان پَتہٕ چھِ تَتھ گول ڈُلہِ ہِوۍ بَناوان ہُپٲرۍ چھِ زامہٕ دۄد اَنان سُہ چھِ ترٛاوان أکِس ترٛام بانَس منٛز تہٕ تَتھ چھِ کھَلَن کھَلَن دِوان دِوان دِوان دِوان یوٚتانۍ سُہ اَصٕل بَنہِ سُہ گژھِ نہٕ پھَٹُن کِہیٖنۍ تَتھ چھِ پٮ۪وان کَنٹِنیوٗوَسلی کھَلَن کھَلَن ترٛاوٕنۍ تَتھ منٛز چھِ سٲری تمام مصالہٕ ترٛاوان یوٚتانۍ اَسہِ باسہِ سُہ گوٚو دۄد گوٚو تیار تَتھ منٛز چھِ پَتہٕ تِم مازٕکۍ ڈُلہٕ ترٛاوان مازٕکۍ ڈُلہٕ ترٛٲوِتھ چھِ أسۍ پَتہٕ تَتھ مصالہٕ برابر کَران تَتھ منٛز چھِ تمام مصالہٕ أسۍ ترٛاوان مرژٕوانٛگنَن چھُ کمٕے پہمَتھ ترٛاوان نوٗن چھِ ترٛاوان لیٚدٕر بٲدیانہٕ گرم مصالہٕ چھِ ترٛاوان عٲلہٕ چھِ ترٛاوان دالچیٖن چھِ ترٛاوان ہرکانٛہہ مصالہٕ چھِ أسۍ تَتھ منٛز ترٛاوان تہٕ پَتہٕ چھِ کھَلَن کھَلَن دِوان یوٚتانۍ تھاوان چھِ بنٛد کٔرِتھ یوٚتانۍ تَتھ واریاہ گرٛیکھ یی سُہ چھِ تیار گژھان اِتھَے کٔنۍ چھِ أسۍ رِستہٕ تہِ بناوان رِستَن تہِ چھِ أسۍ دٔگِتھ ماز اَن دگان ماز تَتھ مصالہٕ بَناوان تَتھ ڈُلہٕ بناوان رِستَن چھِ أسۍ مگر مرژٕوانٛگَن واریاہ زیادٕ ترٛاوان سُہ چھِ وۄزُل گژھان یہِ کہِ اَسہِ یِم یَکھٕنۍ چھِ آسان سُہ چھِ آسان دو سُہ چھِ دۄدس دۄدَس پٮ۪ٹھ بَناوان سۄ چھِ شُرٮ۪ن واریاہ زیادٕ پَسنٛد تَتھ چھِنہٕ مرژٕوانٛگنَن تہِ تیٖتیٛاہ آسان کِہیٖنۍ مگر رِستَن چھِ واریاہ مرژٕوانٛگَن رِستَن ہُنٛد رَس تہِ چھُ واریاہ میوٗٹھ آسان أسۍ چھِ بناوان تَبَکھ کٲنۍ سُہ چھِ أسۍ تَتھ چھِ تَبَکھ مازٕے وَنان اَنان چھِ أسۍ ماز پٕجَس نِش تَبَکھ ماز سُہ چھِ لَرٕ کانہِ ہُنٛد ماز آسان سُہ چھِ واریاہ زیادٕ خۄش گژھان شُرٮ۪ن بَڑٮ۪ن سارنی سُہ چھِ اَنان اَصٕل پٲٹھۍ چھِ چھَلان پَتہٕ چھِ تایہِ منٛز ترٛاوان تیٖل تیٖلَس منٛز چھِ پَتہٕ تِم تَبَکھ کانہِ لۄکچہِ لۄکچہِ یِم أسۍ ژَچِمَژ چھِ آسان تِم چھِ تَتھ پٮ۪ٹھ ترٛاوان تِم چھِ تَلان تِم چھِ تَلان تِم گژھن واریاہ تَکرِ گژھٕنۍ تِمَن چھِ گٮ۪و ترٛاوان گٮ۪وَس پٮ۪ٹھ چھِ تِم تَلان تِمَن چھِ ترٛاوان نوٗن چھِکھ ترٛاوان تِم چھِ واریاہ تَکرِ گژھان تِمَن چھِ واریاہ مَزٕ تہِ آسان أسۍ مٮ۪تھ بَناوان تَمہِ خٲطرٕ چھِ أسۍ ڈیٚمِنۍ اَنان ڈیٚمِنۍ چھِ أسۍ اَنان چھَلان اَصٕل پٲٹھۍ تَتھ چھِ گرٛیکھ دِوان لیٚدٕرِ آبَس منٛز پَتہٕ چھِ اَنان یُتھُے سُہ گرٛٮ۪کناو گرٛیکہِ گرٛیکِتھ مۄکلان سُہ آب چھَس دٲرِتھ ژھٕنان پَتہٕ چھِ اَنان پَتہٕ چھَس تختَس پٮ۪ٹھ نیُک نیُک کَران نیُک نیُک کٔرِتھ چھِ پَتہٕ تایہِ منٛز تیٖل لاگان تیٖلَس مَنٛز چھِ تَلان اَصٕل پٲٹھۍ چھِس تٔلیُن دِوان مَصال وَصال چھِس رَلاوان مصال رَلٲوِتھ چھِس پَتہٕ رَس ترٛاوان پَتہٕ چھِس پرٛشَر دِوان سۄ گژھِ اَصٕل پٲٹھۍ تیار گژھٕنۍ اِتھَے کٔنۍ چھِ أسۍ پَتہٕ مرژٕوانٛگَن کۄرمہٕ تہِ بناوان سُہ تہِ چھِ واریاہ ٹیوٚٹھ آسان تَتھ چھِ أسۍ واریاہ زیادٕ تَتھ چھِ مرژٕوانٛگَن کۄرمہٕ تَوَے وَنان تَتھ منٛز چھِ أسۍ واریاہ مرژٕوانٛگَن ترٛوان سُہ تہِ چھِ مازسٕے بَناوان سٲنۍ سِنۍ چھِ واریاہ مٔہشوٗر یِم چھِ واریاہ یِوان استعمال کَرنہٕ آز باقٕیَن مٕلکَن منٛز تہِ یِمَن أسۍ سَتھ سِنۍ چھِ وَنان